ہیٚلو اسلامُ علیکُم

اسلامُ علیکُم ٹھیٖک چھِو حَظ اَہن حَظ ٹھیٖک تُہۍ چھِو حَظ ٹھیٖک گرِ چھِیا سٲلِم ٹھیٖک بس حَظ دُعا مےٚ حَظ بوٗز تۄہہِ چھِ کیٛاہتانۍ تیٖر کٕنٕنۍ یہِ حَظ دُیت مےٚ ہُم غلام محمدن ٹھیٖک حَظ چھُ کۭتیاہ حَظ چھِو کٕنٕنۍ تۄہہِ پتہٕ کۭتِس چھِ یِمن گژھان ریٹ ڈِفرنٛٹ حَظ یِم چھا کٲشِر کِنہٕ یِم چھِ نٮ۪برِمٕے

اَچھا ٹھیٖک حظ چھُے پتہٕ کیٛاہ چھِ یِوان توتہِ یِم یورٕ گژھان ریٹ ہے کیٛاہ حَظ چھِو ونان تیٛوٗتاہ کَتہِ حَظ گژھِ درٛۅگ اَہن حَظ بہٕ حَظ چھُس زانان پتہٕ ما گاٹہٕ ما گژھِ مےٚ تہِ گژھُن

اَہن حَظ تٔمۍ حَظ دوٚپ تہٕ کِہیٖنٛۍ تہٕ نہٕ اَہن حَظ

اَہن حَظ ٹھیٖک اَہن حَظ ٹھیٖک چھُ اَسہِ حَظ چھُ خانٛدرٕ خٲطرٕ ضروٗرت آ اَسہِ چھِ واریاہ ضروٗرت تُہۍ چھِو حَظ تیٚلہِ یوٚہے باپار کَران ٹھیٖک حظ چھُ بہٕ کَر حَظ یِمہٕ بہٕ تُہۍ چھِو حَظ گرے آسان

ٹھیٖک حَظ چھُ اَدٕ حَظ اَدٕ حَظ ٹھیٖک حَظ چھُ بیٚہہ حَظ خودایس حوال